اسلام علیکُم ٹھیٖک چھِو حظ بس الحمدُ لِلہ تُہۍ ؤنۍتَو مےٚ یہِ تُہۍ چھُوا یہِ ییٚتہِ یِم گاڑٮ۪ن واڑٮ۪ن ہُنٛد تۄہہِ گوٚو تِم ٹایم تُہے تُہی کَران اَسہِ حظ اوس تھوڑا أسۍ چھِ تھوڑا میٚڈِکَل رِپرٛٮ۪نزیٚنٹیٹِو اَسہِ چھ آسان اورٕ یورٕ گَژھُن حظ مےٚ ؤنۍتو تُہۍ ٹایمِنٛگ تُہۍ ؤنۍتو مےٚ یُس یِم محلہٕ چوک چھُناہ اَتہِ تہِ چھُناہ سُہ اَتہِ چھِ حظ نیران گاڑِ سریٖنَگَر خٲطرٕ اَہَن حظ تُہۍ ؤنۍتو مےٚ سُہ کٔژِ بَجہِ پٮ۪ٹھٕ چھِ گَژھن صُبحَن سُلی سِٹارٹ اَچھا ٹھیٖک گوٚو گوٚو صُبحَس سَتہٕ بَجہِ پٮ۪ٹھ چھِ نیران مےٚ ؤنۍتَو یہِ اگر یہ ساوتھَس آسہِ گَژھُن شُپیَن سایڈَس ٲٹھٕ بَجہِ لیٹے پَہم اَگَرے بَڈگوم سایڈَس آسہِ گَژھُن اَچھا ٹھیٖک گوٚو گوٚو اَصٕل ٹایمِنٛگ چھُ یہِ تُہۍ ؤنۍتو مےٚ یتھ کیٛاہ وَنان اوٗنتۍ پوٗرکُن کٔمۍ کوٗتاہ چھُ اوٗنتۍ پوٗر چھُناہ گَژھان اَپٲری پُلوٲمۍ کِنی اَچھا ٹھیٖک تہٕ بیٚیہِ ؤنۍتَو مےٚ بیٛاکھ اکھ کتھا اگر ریلوے سِٹیشَن چھُناہ اَتہِ نٔزدیٖکے تۄہہِ پُلوٲمِس تتھ چھا سومو سٔروِس پَکان تتھ چھَ گاڑِ واڑِ پَکان

اَچھا ٹھیٖک ٹھیٖک تہٕ تُہۍ ؤنۍتو مےٚ مےٚ اگر مےٚ جوٚم ووٚم آسہِ تَرُن تہٕ سُہ تِم تِم گاڑِ چھَوا تُہۍ دِوان اَچھا تُلِو اَچھا ٹھیٖک مےٚ اوس تی وُچھُن ٹایمِنٛگ یہِ بَنہِ کٔژِ بَجہِ گَژھِ صُبحَس کُنہِ ساتہٕ چھُناہ سُلے پٮ۪وان گَژھُن نا کیٚنٛہہ چھُنہٕ پَرواے گوٚو صُبَحس سَتہِ بَجہِ ٲٹھِ بَجہِ تام بَنہِ مےٚ ڈیٚفنِٹلی گٲڑۍ چٲنۍ کٲم شُکریہ حظ اَلحَمدُ لِلہ شُکریہ گَژھَو اَسَلام علیکُم